مےٚ ہسا کوٚر حال حالے اکھ فون آڈر ایٚمیٚزان پٮ۪ٹھ یتھ زن ناو چھُ پوکو سی تھری آں یتھ گے لگ بگ مےٚ پٕنژٕہ دۄہ چلاوان تہٕ امیِچ یۄس ایٚکٕسپیرینٕس چھِ مےٚ نِش سۄ چھِ پازٹِوٕے تہٕ امیِچ کانٛہہ انفارمیشن چھِ یہِ زن یہِ یہِ چھُ گوٚمُت لانٛچ کوٚر یہِ یِمو زٕ ساس وُہ اکتوبرس منٛز تہٕ یُس زن امیِچ ویٹ چھُ سُہ چھُنہٕ زیادٕ کینٛہہ سُہ چھُ اکھ ہتھ تہٕ ژُنمتھ گرام تہٕ بییٚہِ چھِ اتھ ڈیٚویل سِم فیچر تہٕ اتھ چھُ نینو سِم تہِ لگان نینو سِم تہٕ بییٚہِ چھِ اتھ اتھ کیاہ ونان شیےٚ پوینٹ تیٚیہِ تٲجی آنچہِ چھُ اتھ سایز بییٚہِ چھُ اتھ پانڈا گِلاس پروٹٮ۪کشن یِم اتھ دِوان تہٕ یہِ چھُ اتھ ایٚنڈرایِڈ ؤرجن ٹیٚن چھُ اتھ تہٕ بییٚہِ چھُ اتھ یُس زن سی پی یو چھُ سُہ چھُ اوٚکٹا کور بییٚہِ چھِ اتھ یُس زن میموری چھِ اتھ ترٛےٚ دۄیترٕہ انیو مےٚ یہِ چھُ ژور ژُہٲٹَس منٛز تہِ ایٚولیبٕل یُس زن اتھ مین کیمرا چھُ بیک کیمرا سُہ چھُ تُرٕوا میگا پکسل تہٕ یُس زن سہ سیٚلفی کیمرا چھُ سُہ چھُ پانژھ میگا پکسل ساونٛڈ کالِٹی چھِ اتھ اصٕل بِلڈٕ کالٹی تہِ چھس اصٕل بیٹری چھِ اتھ پانژھ ساس ایم اے ایچ تہٕ یۄس زن امیِچ ایٚکٕسپیرینٕس چھِ سۄ چھِ مےٚ نِش پازٹِوے